پانٛژن مُلکن ہِنٛدی ناو چھِ یِتھ پٲٹھۍ گۄڈنیُک گوٚو سون اِنٛڈِیا دوٚیِم چھُ سعودی عرب یُس ہَسا سعودی عرب چھُ میون بٕڈِبب اوس تازٕ تازَے تور گوٚمُت سُہ اوس تور ژتجِہن دۄہن حجس پٮ۪ٹھ سُہ ہسا تو تورٕ ژتجی دۄہہِ تٔمۍ دوٚپ تَتہِ چھُ وارِیاہ اَصٕل حِساب سُہ چھِ وارِیاہ ڈٮ۪ولاپٕڈ کنٛٹری ترٛیٚیِم ہسا چھِ انٛگلینڈ یہِ ہسا چھِ اکھ اِنٛگلِش کنٛٹری ژوٗرِم ہسا چھِ آسٹیٚلِیا یہِ چھِ اَکھ اَتھ ونو أسۍ اِنٛگلِش کنٹرٛی تہٕ پٲنٛژِم اگر أسۍ وٕچھو یہِ ہسا چھِ چینا تَتہِ ہسا چھِ چیٖنی لُکھ روزان